شوپیان یُس ہسا ژوٗنٛٹیو باپَتھ مشہوٗر چھُ پَتہٕ گوٚو کۄلگوم یُس ہسا رایس باول آف کشمیٖر چھ پَتہٕ گوٚو سری نگر یُس کیٚپٹل چھُ جموں ایٚنٛڈ کشمیٖرٕچ پَتہٕ گوٚو گاندربل یُس پہاڑو کِنۍ مشہوٗر چھ یِوان ماننہٕ پَنہٕ گوٚو اننت ناگ یُس جومِس نزدیٖک چھُ بیاکھ اکھ حظ گوٚو پلووم